اَسَلامُ علیکُم اَز کَرو أسۍ کَتھ کٔشیٖرِ منٛز یِم لۅکٕٹۍ لۅکٕٹۍ مکان چھِ یا لُکو کیٚنٛہہ پَنٕنۍ پرٛاپَرٹی ہیٚژمٕژ چھِ زٔمیٖن ہیوٚتمُت چھُ رِیَل اسٹیٹَس منٛز یُس زٔمیٖن چھُکھ بَنوومُت تتھ پٮ۪ٹھ کَمپلیکٕس چھِ بَنٲومٕتۍ تہٕ تِم کِتھٕ کٔنۍ چھِ یِم رینٹَس پٮ۪ٹھ دِوان یا لیٖزَس پٮ۪ٹھ دِوان حظ یا کٲنٛسہِ چھُ پَنُن مکان تٔمِس چھُس بیٛاکھ مکان بَنوومُت پانہٕ بَسان تَتھ مکانَس منٛز یُس بیٛاکھ مَکان آسان چھُ تَتھ مکانَس منٛز چھِ تھاوان کِراے بَچہٕ کِراے روزنہٕ خٲطرٕ چھِ ییٚتہِ واریاہ لُکھ یِمَن ضروٗری چھِ سرینَگرَس منٛز کِراے روزُن کیٛازِ کہِ بہت سارے لوگ یِم واریاہ لُکھ یِم گامو پٮ۪ٹھ وَسان چھِ کٔشیٖرِ منٛز تُہۍ ہیٚکِو اَمہِ چیٖزٕ سۭتۍ انٛداز لَگٲیِتھ راج باغَس منٛز چھِ فورٹی پٔرسَنٹ آف یوٗتھ آوُٹ سایڈ آف آوُٹ سایڈ سرینگر ژَتجی پٔرسَنٛٹہٕ لُکھ چھِ یِم ژَتجی پٔرسَنٹ بٲے الگ الگ جاَین پٮ۪ٹھ چھِ ژَتجی پٔرسَنٹ یوٗتھ اِز اِن راج باغ سٹَڈینٛگ تِم چھِ پَران راج باغَس منٛز تہٕ اَمہِ سۭتۍ ہیٚکو تُہۍ انٛداز لگٲوِتھ کہِ کٕتیٛاہ کٕتہن لُکَن چھِ ییٚتہِ رٮ۪نٛٹہٕ ضروٗرت اِسلیے تُہۍ ہیٚکِو راج باغُک سایڈ وُچھِتھ یا تُہۍ ہیٚکِو واریاہ سایڈ وُچھِتھ مطلب ہر کُنہِ جایہِ چھُ اَز ناٹ آنلی راج باغ یہِ چھِ واریاہ جایہِ چھِ ہر کانٛہہ جایہِ چھِ سرینَگرَس منٛز ییٚتہِ لُکو پَنُن مَکان چھُ تھوٚومُت تُلمُت تَمہِ بَدلہٕ چھُکھ تھوٚومُت کیٛاہ چھِ اَتھ وَنان رینٛٹَس پٮ۪ٹھ پَرنہٕ خٲطرٕ یا اَگَرے سِٹوٗڈَنٹ آسان یا کٲنٛسہِ کانٛہہ کٲم آسہِ کَران کُنہِ جایہِ ہَسپَتالَس منٛز یَتھ کانٛہہ کٲم کَران سُہ اَتہِ گامُک سُہ تہِ چھُ یِوان ییٚتہِ رٮ۪نٹَس منٛز روزان حظ تہٕ یِتھَے کٔنۍ چھِ گژھان کٲم